وٹ ڈوٗ یوٗ ڈوٗ ویَن دَ پُلانٹس ویَن ہیٚو ٹُو گو اَوُٹ فرٛام مور ڈیز ییٚلہِ بہٕ گَرِ نِش زیاد دوٗر چھَس گَژھان مَطلَب پانٛژَن شیٚن دۅہَن پیٚٹھ دَہَن دۅہَن پیٚٹھ تہٕ یِم مےٚ پُلانٛٹ چھِ آسان گَرِ ؤوۍمِتۍ گۄڈٕنیٚتھ چھَس بہٕ تِمَن گَرِ نیٖرتھٕے مَطلَب چھِ مےٚ پَتاہ آسان مےٚ کٔژَن دۅہَن پیٚٚٹھ چھُ تٔژَن دۅہن پیٚٹھ چھَس بہٕ تِمَن تھاوان بہٕ چھَس تھاوان تِمن سَگ گۄڈٕنیٚتھ ترٛٲوِتھ اَصٕل پٲٹھۍ پَتہٕ ییٚلہِ مےٚ پَتاہ چھِ آسان مَطلَب مےٚ لَگہِ پانٛژھ داہ دۄہ تیٚلہِ چھَس بہٕ پَنٕنیٚن گَرِکیٚن وَنان یِتھٕ کٔنۍ کٔرۍزیٚو یِمن کیٛاہ کیٛاہ چھُ یِمن کَرُن یا تِمَن چھَس بہٕ پَتہٕ فون کَران پَتہٕ چھَس بہٕ تِمَن وَنان یِمن کیٛاہ کیٛاہ کٔرۍزیٚو یِمن کِتھ کٔنۍ وٲتۍزیٚو یِمن کِتھٕ کمہِ ٹایمہٕ دیٖزیٚو آب یِمن کمہِ ٹایمہٕ چھِ کھاد دِنۍ یِمن کیٚمہِ ٹایمہِ چھِ ژوٗر کَرُن یِمن کیٚمہِ ٹایمہٕ چھِ مَطلَب واتُن کَرُن اَصٕل پٲٹھۍ تمہِ ٹایمہٕ چھَس بہٕ پَنٕنیٚن گَرِکیٚن فون کَران یا چھَس بہٕ پَنٕنیٚن بُڈٕ بَبَس کَران فون یا چھَس بہٕ پَننہِ نانہِ کَران فون تہٕ پَنٕنیٚن گَرِکیٚن چھَس بہٕ کَران فون کیٛازکہِ تِمن تہِ چھ اَتھ مُتعلِق اَصٕل پٲٹھۍ پَتاہ تِموٕے چھَہَس بہٕ ہیٚچھنٲومٕژ یہِ کٲم کار کَرُن بیٚیہِ چھَنہٕ یِم سٲنٛۍ ہَمساے چھِ اَگَر أسۍ وُنکیٚنَس وُچھو ڈیلی لایفہِ مَنٛز روز بَرا روز لایفہِ مَنٛز تِم چھِ أتھی پیٚٹھ بِزنِس کَران میٛٲنٛۍ ممی تہِ چھِ یِہَے بِزنِس کَران سُہ چھُ یِہَے کٕنان تہٕ پَتہٕ چھِ سُہ چھُ دِوان ییٚتی اَسہِ چھُ یوٗرۍ یِوان خریٖدار پَتہٕ چھُ سُہ تِمنٕے دِوان سۄ سبزی پَتہٕ چھِ تِم خریٖدار کٕنان سُہ اَسہِ چھِ تِم اَسہِ چھَنہٕ تِم دِوان تیٛوتاہ کِہیٖنٛۍ وۅنۍ گوٚو گُزارٕ چھُ گژھان تٔتھی پیٚٹھ تِم چھِ پَتہٕ اَسہِ چھِ یہِ تِمن اَگَر تِمن بُتھِ چھُ یِوان ہاکہٕ کِلوَس پٕنٛژٕہ رۄپیہِ تِم چھِ اَسہِ دِوان دَہے رۄپیہِ بَس یِژٕے چھِ فرق گژھان وۅنۍ گوٚو مَطلَب اصٕل چھِ اَتھ ریٹ یِوان بیٚیہِ چھَنہٕ کِہیٖنٛۍ